اَلسلامُ علیکُم ٹھیٖک چھُو حظ تُہۍ چھُوا سٮ۪لٕز پٔرسَن بیول ویول کٕنان یِم اَدٕ حظ اَسہِ حظ اوس یہِ ہایبِرٛڈ بیول ضوٚرَتھ تہِ بَنہِ اَسہِ اوس یہِ وانٛگَن بیول أٹھ وانٛگَن بیول تَریل بیول اَلہٕ بیول نہ یِمَن یِم ما چھِ کیٚنہہ ہٮ۪لہِ وٮ۪لہِ نیران

اَدٕ حظ تہٕ اَدٕ حظ ٹھیٖک حظ چھِ بیٚیہِ اَتھ ما چھِ کیٚنہہ دوا وَوا پٮ۪وان کَرُن اَدٕ حظ ٹھیٖک حظ چھُ کیٛاہ کیٛاہ چھُو تۄہہِ ییٚتہِ اٮ۪ویلیبٕل آدٕ حظ ٹھیٖک حظ چھُ أسۍ بیول بیٚیہِ کٔرِتھ یوٗز بیٚیہِ ؤرِیہِ اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ تُلِو بِہِو رۄبَس حوال